تۄہہ حظ ٲسوٕ کِتابہٕ نِمژٕ رات یور تہٕ تۄہہِ کیٛازِ کٔروٕ نہٕ ونیُکتام سُہ سَبمِٹ کِہیٖنٛۍ تۄہہِ چھُ نہٕ حظ پَتاہ کہِ تۄہہِ چھُ نہٕ حظ پَتاہ ییٚتہِ چھُ آ لیٹ فیٖس کھسان تہٕ پٔتۍمہِ آ ریٚتہٕ تہِ چھُو تۄہہِ بُک اِشو کٔرمٕژ تہٕ کٔروٕ نہٕ تِم تہِ سَبمِٹ واپَس کِہیٖنٛۍ خیریت اوسا اچھا کیٚنٛہہ چھُنہٕ تۄہہِ چھُو نہٕ حظ پَتاہ مگر اَتھ چھُ آ ڈۄڈ پرٛتھ دۅہ ڈۄڈ رۄپیہِ کھسان اَتھ چارجِز تیٚلہِ حظ کٔرۍزیٚو تُہی کٲم اَتھ آ أنۍزیٚو تُہی یُس یہِ چارجِز چھِ کھسان تِم أنۍزیٚو تِم سۭتۍ تُہۍ ٲں بیٚیہِ یِیِو یِتھٕ پٲٹھۍ تۄہہِ بُک نِمٕژ چھُو یِم أنۍزیٚو پگاہ لایبرٔری کارڈ تہِ سۭتۍ تٔتی ہیٚکِو تُہی اَتھ سَبمِٹ کٔرِتھ

اچھا تۄہہِ کٕم کٕم کِتابہٕ آسوٕ نِمژٕ اچھا ٹھیٖک ٹھیٖک کَر آسوٕ تۄہہِ نِمژٕ تِم اچھا اچھا ٹھیٖک تیٚلہِ تۄہہِ کَر مۅکلِیو ایٚکزام وۄنۍ

ہاں مطلب یُتھُے تۄہہِ ایٚکزام مۅکلیو نہٕ حظ فورَن أنۍزیٚو تُہۍ کِتاب یوٗرۍ کیونکہِ یوٗتاہ تُہۍ لیٹ کٔرِو اَتھ تیٛوٗتاہ کَھسوٕ تۄہہِ لیٹ چارجِز پَتہٕ چھُو پانسٕے تُہۍ پٮ۪تراوُن اَتھ حظ اَتھ لَگ بَگ کٲتیٛاہ دۄہ گٔیوٕ تۄہہِ اچھا تہٕ تَمہِ حِسابہٕ کٔرِو تُہۍ پانےَ حِساب تہٕ ڈۄڈ رۄپیہِ چھِ پرٛتھ دۄہ کھسان تہٕ أکِس ریٚتَس کوتاہ کھسہِ آ آ بِلکُل أسۍ حظ ہیٚکو تۄہہِ آرام سان دِتھ تہٕ مگر تَمہِ خٲطرٕ چھُو یا تہِ کٔرۍزیٚو تُہۍ کٲم تُہی أنِو بیٚیہِ کٲنٛسہِ آ پَنٕنۍ دوست وغیرہ آسنَو تۄہہِ ویٚس وغیرہ آسہِ نا تِمَن ہُنٛدُے لَیِبرٔری کارڈ ہیٚکِو تُہی أنِتھ اگر نہٕ تِتہِ گوٚو پاسِبُل گۄڈنیٚتھٕ یِم تُہی پیپَر مۄکلٲوِو تِم یِم کِتاب چھُو تۄہہِ ہیٚژھمَٕژ تِم کٔرۍتَو تُہی واپَس تُہی کٔرِو واپَس تِم یِم یہِ أتی ہیٚکو تُہی نٔو کانٛہہ کِتاب بیٚیہِ اِشوٗ کٔرِتھ باقٕےچھِنہٕ آ پرابلِم کِہیٖنٛۍ یہِ ییٚتہِ چھِ واریاہ بُک اَسہِ ایٚویلٕبٕل یُس تۄہہِ ضروٗرت آسوٕ ییٚمہِ ٹایمہٕ ضروٗت آسوٕ أسۍ ہیٚکو أسۍ ہیٚکو تۄہہِ دِتھ مگر تۄہہِ چھُو اَکھ کٲم مطلب اَکھ چیٖز دھیانَس مَنٛز تھاوٕنۍ کہِ یہِ گَژھِ بُک یِنۍ ٹایمَس پیٚٹھ سَبمِٹ کَرنہٕ اَسہِ چھُ چونکہِ بُتھِ آسان جواب دیُن تہٕ تَمہِ باپَتھ پَزِ تۄہہِ یہِ خیال تھاوُن اَدٕ ٹھیٖک حظ چھُ أسۍ حظ وُچَھو تۄہہِ یتَتھ تہٕ تۄہہِ مہٕ ہیٚیِو پریشٲنی دِیو اَصٕل پٲٹھۍ ایٚکزام گٔژھِو خۄدایَس حوالہٕ آہَن حظ آہَن حظ آ یِم کِتاب حظ چھِ اَمی موٗجوٗب آ یِمَن شُرٮ۪ن آ مدد کَرنہٕ موٗجوٗبٕے چھُ یِم اَدٕ سا کیٚنٛہہ چھُنہٕ بِہِو تیٚلہِ خۄدایَس حوالہٕ